السلام علیکُم وعلیکُم السلام عُمر صٲب چھُو تُہۍ چھُو عُمر جناب بہٕ چھُس بہٕ چھُس زید احمد لال بازرٕ زید احمد حظ لال بازرٕ پٮ۪ٹھ مےٚ دیُت تُہنٛد نمبر اِشفاق احمدن یُس ہا ٹیٚنٹہٕ کٲم چھُ کران شُکر الحمدُ لللہ تۄہہِ تۄہہ چھُو نا اِقرا اِقرا میریج حال پنُن حظ آ جناب اسہِ اوس مےٚ چھُ بیٚردرَس حظ خانٛدر نَیہِ ریٚتہٕ پَنٛدٲہمہِ مےٚ اوس میریج حال ترٛٮ۪ن دۄہَن خٲطرٕ بُک کرُن پَنٛداہ اکتوبر حظ پَنٛداہ شُراہ سداہ اکتوبر کرُن گَژِھیا بُک یَلے چھا چلو ٹھیک چھُ مےٚ ؤنتَو تُہۍ گۄڈٕ فیسَلٹی کیاہ کیاہ چھِ اَتہِ مطلب کہِ واش روٗم کۭتیاہ چھِ مہراز سٕندۍ خٲطرٕ چھا الگ روٗم یِم گیسٹ کیٚنٛہہ خاص پٔژھ چھِ آسان تِہنٛدِ خٲطرٕ چھا الگ روٗم تہِ بیٚیہِ یِم سالٕر چھِ تِہنٛدِ خٲطرٕ چھا اصٕل جاے مےٚ ؤنتَو واش روم واش روٗم باتھ روٗم سیٚپریٹ واش روٗم چھا یِمَن سٲرنٕے بیٚیہِ صاف آب چھا بوز حظ پونٛسَن ہُند چھُنہٕ مسلہٕ کٕہٕنۍ مگر صفٲیی صفٲیی گٔژِھ آسٕنۍ

ٹھیک تیٚلہِ گوٚو جان بس مےٚ چھِ مےٚ اوس یِتُے یوت ضرورت صفٲیی ہُنٛد چھُ خاص کر خیال پیٚوان تھاوُن کیازِکہِ تۄہہِ چھو پاے کہِ رِ ریٹا کیاہ چھِو تُہۍ ہیٚوان حظ

ترٛٮ۪ن دۄہَن حظ گوٚو نَمٛتھ ساس ترٛٮ۪ن دۄہَن ہے کم کَرُس وۄنۍ کینٛژھا کم کینٛژھا گژھٮ۪س نا کِہینۍ نہٕ ہے مےٚ مون امے ووتُس بہٕ تۄہے نِش توتہِ وۄنۍ اِشفاق صوبٕنہِ لحاظ کرُس کینٛژھا کم زِیادٕ گژھہِ سا کیٚنٛہہ سحیح سحیح بِلکُل بِلکُل تۄہہِ چھا پاے برادَر بہٕ کتہِ سحیح سحیح مےٚ مون تُہُنٛز کَتھ مٲنۍ مےٚ برادَر بہٕ کرٕ تیٚلہِ کٲم بہٕ کر گرِکٮ۪ن سۭتۍ مشور بہٕ دِم توتہِ اَکہِ لَٹہِ نظر حظ اَتہِ بہٕ کر تۄہہِ واپس پوٚتُس کال بیک ٹھیک چھُ نہ اچھا آ مےٚ چھِ سُہ پاے سُہ چھِ مےٚ پاے سُہ کَتہِ چھُ نہ بہٕ کرٕ گرِکٮ۪ن سۭتۍ مشور تہٕ بہٕ کرٕ تۄہہ واپس فون جناب ٹھیک چھُ نہ جناب شُکریہِ شُکریہِ تُہنٛد